أسۍ یُتھُے مطلب اَسہِ منٛز چھِ واریاہ ہُنَر أسۍ ہٮ۪کو اگر أسۍ کُل کانٛہہ کَڑون پَتہٕ ہٮ۪کو أسۍ تَتَس بدل کُل بَنٲوِتھ یا یُس کُل أسۍ ژَٹو مطلب تَتھ کیٛاہ فٲیدٕ تُلو اگر أسۍ کانٛہہ کُل ژَٹو مِثال أسۍ ژَٹو پھَرٛس یا ییٚتہِ چھِ ییٖرِ تُلہٕ کُل چھِ ژوٗںٛٹھۍ کُل چھِ سُہ اگر ژَٹو أسۍ چھِ تِمَن ژِنہِ بَناوان یا باقٕے چیٖز خاندَر آسہِ کٲنٛسہِ یا بیٚیہِ آسہِ کٲنٛسہِ کینٛہہ یُس سُہ پرٛون یہِ یہِ چھِ آسان سُہ چھِ أسۍ لاگان زالنَس تہٕ کَران چھِ تیار أز کہِ حِساب کہِ یُس یوٗتاہ درٛوٚگ چھِ تمہِ حِساب چھِ أسۍ کٲم ہٮ۪وان أتھی زیُن زالنَس پَتہٕ چھِ بَناوان أسۍ تَتھ یا یُس أسۍ کُلۍ ژَٹان چھِ تَتَن چھِ أسۍ بَدل کُلۍ لاگان یَتھ جایہِ اَکھ کُل آسہِ تَتَس لاگو أسۍ زٕ لَکٕٹۍ لَکٕٹۍ کُلۍ یِم ژٔٹمٕتۍ کُلۍ چھِ تَتھ چھِ أسۍ بَناوان کُرسی تہِ ہٮ۪کوس بَںٲیِتھ دارٮ۪ن مَکانَس کِژھ لٔکٕر ہٮ۪کوس بَنٲیِتھ دارِ دَرواز ہٮ۪کوس بَنٲیِتھ